ہیٚلو سلام علیکُم تُہۍ چھِو حظ وُڈ کَٹر پٮ۪ٹھ اَچھا ٹھیٖک اَسہِ ٲسۍ یا سا یہِ فرٮ۪س کَھاتہٕ حظ ٲسۍ اَسہِ واریاہ حظ ٲسۍ فرٮ۪س کَھاتہٕ ژَٹٕنۍ اَسہِ اَہَن حظ آ کٹٲے تہِ چھِ اَڑٮ۪ن اَڑٮ۪ن چھِ کَٹٲے حظ کَرٕنۍ تہٕ اَڑٮ۪ن چھِ حظ یہِ ہسا یہِ روٗٹ ووٗٹ ژھُنٕنۍ ژٔٹِتھ حظ یِم چھِ حظ پوٗرٕ کھاتہٕ حظ ژَٹٕنۍ حظ سۄ چھِ لینٛڈ کَرٕنۍ حظ صاف اَسہِ حظ اگر تُہۍ پانَس تہِ ہیٚیِو حظ تُہی رٔٹِو یا اگر بیٚیہِ کانٛہہ یَپٲرۍ باپٲرۍ یِیہِ تہٕ یا سا یہِ فِلحال چھِ اَسہِ یِم حظ ژَٹٕنۍ یِم چھِ ژٔٹِتھ حظ تھاوٕنۍ اَتھ چھِ حظ کَرٕنۍ کٲم اَتھ چھِ بناوٕنۍ دَہ دہ فُٹ حظ زیٖٹھۍ لینٛگتھ گژھِ روزٕنۍ یِمن دٔہ فُٹ حظ کُلۍ چھِ حظ یِم چھِ روٗسی فرٛٮ۪س حظ روٗسی روٗسی فرٛٮ۪س چھِ یِم حظ یِم چھِ الگ وٗسی فرٛٮ۪س چھِ حظ بیٚیہِ چھِ ٹِکُر حظ چھِ بیٛاکھ برٛٮ۪ن چھِ یِم چھِ واریاہ کھاتہٕ اکھ الگ الگ ہایٹ حظ چھِ واریاہ یِم چھِ وُہ فُٹۍ حظ وُہ فُٹۍ پنٛداہ فُٹۍ تٕرٛہ فُٹۍ حظ ڈِفرَنٛٹ ہایٹ چھِ یِمَن الگ الگ تُہۍ ؤنۍتَو تُہۍ ؤنۍتو تُہۍ کیٛاہ چھُ ہٮ۪وان حظ تُہۍ چھُوا کھاتہٕ وٲری ہٮ۪وان تُہۍ چھُوا دۄہ وٲری ہٮ۪وان حظ دۄہ پٲٹھۍ یِیٖوا تُہۍ تُہۍ ہیٚوا فُٹہٕ وٲری حظ تُہۍ ؤنۍتَو کَمہِ آے چھُ ہٮ۪وان تُہۍ حظ دۄہ پٲٹھۍ دۄہَس کیٛاہ چھُ ہٮ۪وان تُہۍ ساس رۄپیہِ حظ تہٕ تُہۍ ؤنۍتَو مےٚ حظ تُہۍ کٔژِ مۅہنٮ۪و حظ یِیِو تیٚلہِ تہٕ آ یِم چھِ حظ واریاہ اَصٕل تِکیٛازِ فِلحال أکِس جایہِ چھِ ترٛکس حظ بیٚیِس شایہِ چھِ بیٚیِس ترٛکس تِکیٛازِ یہِ چھُ جلدی حظ کَرُن صاف تِکیٛازِ تَتھ چھِ حظ مےٚ اَتھ حظ یہِ کَرٕنۍ فِلِنٛگ اَتھ چھِ بَرٲے کَرٕنۍ حظ اَتھ چھِ اِسلیے ژوٗنٛٹھۍ کُلۍ دِنۍ مےٚ دوٚپ اگر تُہۍ مۄہنی ہُرٲوِو حظ وُتلۍ پہم یِیٖہوس تہٕ اگر دۄہَس منٛزٕے گژھِ ہا تہٕ ٹھیٖک نہَ حظ ٹھیٖک حظ چھُ اگر اَکھ زٕ دۄہ تہِ اگر لگن تہٕ دۄن دۅہَن منٛز گوٚژھ کٔلیر گژھُن سورُے تُہۍ أنِو سامان حظ سورُے سۭتۍ تہٕ تِکیٛازِ پَتہٕ چھِ حظ موسم تہِ حظ خرابٕے تہٕ یَتھ حظ تھوڑا اَتھ أسۍ ژوٗنٛٹھۍ کُلۍ حظ دِنۍ اَسہِ نوٚو اِسلیے تہٕ بہٕ کَر کرٕ تۄہہِ فون حظ تُہۍ کَر ہا تُہۍ تُہۍ کٔرۍزیٚو فون کِنہٕ بےٕ کَرٕ تۄہہِ فون حظ چلو ٹھیٖک حظ چھُ تہٕ تُہۍ چھُو ایڈرَس حظ ایٚڈرَس چھُو تۄہہِ پَیی حظ تۄہہِ چھُو تھاوُن حظ ژٔٹۍتھٕے یوٚت پتہٕ چھُو تھاوُن سڑکہِ پٮ۪ٹھ حظ سُہ کٔڈتھ تہٕ پَتہٕ یی تَتھ اگر حظ پَتہٕ تۄہے سۭتۍ برابری یِیہِ اگر تۄہہِ نِیِو تہٕ تیٚلہِ أنِو تُہۍ پَنٕنہِ گاڑِ حظ اگر نہٕ یِیہِ برابری حظ تیٚلہِ چھُ حظ بیٛاکھ حظ یا سا یہِ بیٛاکھ حظ چھُ بیٛاکھ نَفر اَکھ سُہ چھُ اَتھ سۭتۍ کران حظ تہٕ تیٚلہِ وَنو أسۍ تٔمسٕے حظ أسۍ کٕنو تٔمسٕے حظ بیٚیہِ مان ژٕ یہِ چھُ تھاوُن سڑکہِ پٮ۪ٹھ حظ کٔڈِتھ تہٕ مگر پگاہ کٔرۍزیٚو تُہۍ فون حظ ضروٗری ٹھیٖک چھا حظ ہَے اَدٕ حظ چلو ٹھیٖک ٹھیٖک حظ چھُ اَدٕ حظ چلو سلامُ علیکُم